اَسلام علیکُم عثمان صٲب چھِو حظ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ بہٕ حظ چھُس ایس ایچ او اننت ناگ تُہی حظ آسِو مےٚ زنانٕے اَہن حظ اَسہِ حظ ٲسوٕ تۄہہِ کیٚنٛہہ اِطلاع دِنۍ اَز حظ چھِ یہِ کرٛایِم ریٹ یُس حظ سٲنِس اننت ناگ ڈِسٹِرکس منٛز یا سانہِ کٔشیٖرِ منٛز وُچھو یہِ حظ چھِ دۄہ کھۄتہٕ دۄہ ہُران خاص کَر رابری دُکانَن منٛز چاہے گَرِ وُچھو چاہے کُنہِ بیٚیِس جایہِ وُچھو اَسہِ حظ چھِ رابری ہُنٛد کیس زیادٕ آمٕتۍ لَبنہٕ اَہن حظ اَسہِ حظ چھِ وۅنۍ کیٚنٛہہ کیمپ تُلمُت یا کیٚنٛہہ کیمپ سِٹے کٔرۍمٕتۍ یا فارَم کٔرۍمٕتۍ أسۍ ہسا دِمو تۄہہِ کیٚنٛہہ اِطلاع کیٚنٛہہ اِنفارمیشَن یُس حظ تۄہہِ فاروٲرڈ چھُو کَرٕنۍ پنٕنِس گامٕکٮ۪ن لوٗکَن بہٕ اوسے دَپان یہِ تُہۍ تھٲیِو گامَس منٛز کانٛہہ میٖٹِنٛگ میٖٹِنٛگ تھٲوِو تُہۍ ایرینٛج کٔرِتھ گامٕکٮ۪ن فار ایٚکزامپُل پَنجن یا سَرپَنجَن سۭتۍ کیٛازِکہِ تُہۍ تہِ چھُو گامِکۍ زِٹھی تہٕ تِم تہِ آسان بیٚیہِ کیٚنٛہہ اگر لوٗکھ تہِ یِن تِمَن دِو تُہۍ اِطلاع ژوٗرِ متعلِق یا یہِ بہٕ تۄہہِ اِنفارمیشَن وَنہو اَسہِ حظ چھِ یہِ کرٛایِم ریٹ وُچھنہٕ آمٕژ رابری مُتعلِق یہِ حظ چھِ ہاے گژھان دۄہ کھۄتہٕ دۄہ اَسہِ حظ چھِ اَتھ منٛز اَکھ کیس آمُت وُچھنہٕ دُکانَن منٛز حظ چھِ رابری گژھان کیٛازِکہِ دُکانٛدارَس چھِ فار ایٚکزامپُل أمِس چھِ دَہ نَفر آسان أنٛدۍ أنٛدۍ بِہِتھ چاہے پَلو دُکان مٲنۍتو یا کاسمیٹِک یا کانٛہہ رِٹیلَر یا ہول سیلَر أمِس چھِ اَتھ منٛز واریاہ نفری آسان یُس سُہ حظ دُکانٛدار چھُ آسان سُہ چھُ أکِس نَفری سٕنٛز کٲم کَرنہٕ خٲطرٕ آسان گوٚمُت تیٖتِس کالَس چھِ أمِس ژوٗر گژھان پٔتۍ کِنۍ اَسہِ حظ چھُ یہِ سِٹٮ۪پ تُلمُت تُہۍ تھٲوِو دُکانَن منٛز سی سی ٹی وِی کیمراہُک ارینٛجمٮ۪نٛٹ کٔرِتھ یِتھٕ پٲٹھۍ حظ تۄہہِ نَنیو اگر کانٛہہ چیٖز ژوٗرِ چھُ نِنہٕ آمُت سُہ کیٚمۍ تُل کیٚمہِ ٹایمہٕ تُلُن تہٕ سُہ شَخص کُس آسہِ سی سی ٹی وی ہُنٛد ارینٛجمٮ۪نٛٹ چھِ مگر مےٚ چھُ باسان سُہ چھِ صِرف شووس آسان تۄہہِ چھُو کٲم کَرٕنۍ تۄہہِ چھُو تُمہٕ ایکٹِو تھاوٕنۍ سی سی ٹی وی کیمرا گَژھِ ٹُونٹی فور اِن ٹُو سیوَن یہِ حظ گژھِ ایکٹِو آسُن یہِ گژھِ سٲلِم کیپچَر رِکاڈِنٛگ کیپچَر کَرُن بیٚیہِ حظ گژھِ یہِ رِکاڈ تہِ کَرُن بیٚیہِ گژھِ سیوٚو تھاوُن سۭتۍ سۭتۍ تہِ حظ چھُ ٹھیٖک سانہِ گَرَن منٛز تِکیٛازِ سانہِ ماجہِ بیٚنہِ حظ چھِ گَرِ آسان یِم حظ چھِ کُنسٕے زٔنِس آسان یِم حظ ہٮ۪کَن نہٕ ژوٗرَس سۭتۍ لٔڑِتھ أسۍ ٲسۍ تۅہہِ دَپان گامَس منٛز یا ییٖتیٛاہ فار ایگزامپُل اگر سَتھ گَرِ چھِ گامَس منٛز تِمو منٛز آسہِ ضروٗری مرٕد کانٛہہ نَتہٕ کانٛہہ زٕ ترٛے آسان گَرس منٛز بہٕ حظ چھُس دَپان اگرَ مرد اکھ گژھِ گَرے روزُن تِکیٛازِ اگر ژوٗر گژھِ ژوٗر یی فار ایکزامپُل تٔمۍ ساتہٕ واردات لَبنہٕ تَمہِ ساتہٕ ہیٚکِو تُہۍ تِمَن فار ایٚکزامپُل تِمَن خِلاف لٔڑِتھ یا تِمَن ہیٚکِو نہٕ ژوٗر کَرٕ نِش رُکٲوِتھ یہِ اوسَسو بہٕ تۅہہِ وَنان آ یہِ کٔرِو حظ تُہۍ گامَس منٛز میٖٹِنٛگ ایٚرینٛج ؤنِو حظ گامٕکٮ۪ن زِٹھٮ۪ن یا گامٕکٮ۪ن باشنٛدن اَمہِ آیہِ اَمہِ آیہِ چھُ کَرُن باقٕے حظ چھُو تۄہہِ پانہٕ پَیی وعلیکُم